یُتھُے موسم خراب چھُ آسان بہٕ چھٮ۪س پَنٛنِس باغَس سٮ۪ٹھاہ رٲچھ کَران کیازِکہ مےٚ چھِ آسان کُلۍ ووٚپدٲومٕتۍ پَتہٕ چھٮ۪س بہٕ تَتھ مومجام ترٛاوان پٮ۪ٹھ تِکیازِ میٛٲنۍ کُلۍ گژھن بَچِنۍ ڈوٚٹھٕ تہٕ روٗدٕ نِش اَسہِ چھُ آسان گۄڈنٮ۪تھٕے پٕلان تھوٚمُت کٔرِتھ اگرَے روٗد آسہِ روٗد آسہِ تیار تہٕ أسۍ تھاووٚ اَتھ پٮ۪ٹھٕ لِفاف واپَس ترٛٲیِتھ تِکیازِ سٲنۍ کُلۍ روزَن محفوٗظ مےٚ چھِ بہٕ ہٮ۪کہٕ نہٕ پَن ییٖژاہ سٮ۪کرِفایِس کٔرِتھ پَنٛنِس گاڑنَس سۭتۍ کِہینۍ کیازِکہ مےٚ چھِ پَنُن باغ واریاہ زیادٕ خۄش کَران اسلیے چھٮ۪س بہٕ تَتھ تِم تِم حفاظتہٕ تھاوان زِ میون باغ گژھِ پوٗرٕ پٲٹھۍ ٹھیٖک روزُن